اَلسلام علیکم اَلسلام علیکم مےٚ حظ گوٛو اَکہِ دۄہ بایکاکنہِ یہِ حظ تٔمِس حظ آو سٮ۪ٹھاہ تٔمِس حظ آو سِٹروٗک اسہِ حظ ٲس نی سۄ جے جِم اۭں سۄ ہسا نی اسہِ ہسپَتال ہیٚڈوُن تٔمِس پَتہٕ ہَسا کٔرٕکھ کٲم أسۍ ہَسا ؤتھۍ تور نَو بجے أسۍ ہَسا تھٲیوِکھ پانٛژن بجیٚن تانۍ سٮ۪ٹھاہ زیچھہِ لٲنہِ منٛز دوٚپُکھ ہَسا أسۍ ہَسا کَرو أمِس ژیٖرۍ ٹیٚسٹہٕ تٔمِس ہَسا اوس تٔمِس اوس لال دولہٕ گوٚمُت تَتھ کُن ہَسا اوس اِنسان خاطر ناک اوس اِنسانَس تَتھ کُن وُلٹہٕ ہَسا اوس سُہ بَاسان أسۍ ہَسا دَپان ٲسۍ خۄدا رٔچھن أمس نَہ حظ گوٚژھ نہٕ گاش گَژھن کِہیٖنۍ پتہٕ تھٲوِکھ سۄ سٮ۪ٹھاہ اۭں لٲنہِ منٛز زیچھہِ لٲنہِ منٛز تَتہِ نَہ حظ ٲسی نہٕ گور کَران کِہیٖنۍ پتہٕ حظ کٔڈ اسہِ سۄ تَتہِ نی حظ علی جان روڈ ڈاکٹر سَبیہ نِش تَمہِ تَمہِ تہِ نَہ حظ کوٚر نہٕ گور وُور کِہیٖنۍ تَمہِ تہِ حظ تھٲوِ أسۍ ژیر تانۍ پَتہِ حظ کٔڈ اسہِ اسہِ تورٕ پتہٕ حظ نی سۄ اسہِ حول ڈاکٹر ڈاکٹر سٔلیٖمس نِش تٔمۍ حظ دوٚپ یہِ نَہ حظ اوس نہٕ تیٛوٗت مسلہِ کِہیٖنۍ تۄہہِ یِمو کیٛازِ کوٚر ہو نہٕ تۄہہِ ہیٚڈوٕنۍ والیٛو أمِس ٹرٛیٖٹمیٚنٛٹ أچھۍ کِہیٖنۍ ک أچھۍ کوٚرہو نہٕ ٹٕر ٹرٛیٖٹمیٚنٛٹ کیٛازِ کوٚر ہو نہٕ تُہۍ کیٛازِ تھٲوہو یِمو زیچھہِ زیچھہِ لٲنہِ منٛز مگر یِہِ ہسا روٗد میٛانہِ زِندگی منٛز سٮ۪ٹھاہ یاد گار